السلام علیکُم ٹھیٖک چھُو حظ اۭں بہٕ حظ صالِحہ تُہۍ چھُوا یہِ چھےٚ مےٚ یہِ تُہۍ چھُو حظ ہُہ ہُرمَت ڈایری فام یُس چھِ تَمی پٮ۪ٹھ چھِ حظ مےٚ یہِ بہٕ حظ چھَس صالِحہ بانٛڈی پورہ پٮ۪ٹھ بانٛڈی پورہ پٮ۪ٹھ حظ اۭں اَسہِ اَسہِ حظ ٲسۍ تھوڑا بہت یِم نِنۍ چیٖز پرٛوڈکٹ اَسہِ چھِ پگاہ خانٛدر مےٚ اوس اَسہِ نِمو أتی کیٛازِ اَتہِ چھُنہٕ حظ ہُتھکنۍ فرٛٮ۪ش آسان تہٕ بیٚیہِ چھِ بَنان اَتہِ صاف تہِ مےٚ کَرے تَمی موٗجوٗب اَکھ حظ چھِ اَسہٕ اوم دۄد ضوٚرَتھ بیٚیہِ زامہٕ دۄد مگر ہُتھ کٔنٮ۪ن یِمَن منٛز پیٛالَن منٛز بیٚیہِ حظ اوس اَسہِ یہِ ژامَن ضوٚرَتھ اَسہِ حظ چھِ پگاہ پگاہ یُس اِنہٕ واجیٚنۍ بَٹوار آتھوار چھِنہٕ حظ تَمی دۄہ چھِ اَسہِ یہِ خانٛدَر مطلب پَتہٕ نِمو أسی بَٹوارِ دۄہ یِمو أسۍ پَتہٕ یِہوٚے اَکہِ بَجہِ ہیوٗ اَہن حظ اۭں بیٚیہِ حظ اوم دۄد بیٚیہِ چھُو حظ تۄہہِ یہِ چھُو حظ تۄہہِ کٲشِر بَٹَر چھُوا تُہۍ اَتہِ بَناوان اۭں بیٚیہِ حظ تھٲیزیو بَٹَر تہِ اَہن حظ

أسۍ حظ دِمو تَوَے کوٚر نَہ مےٚ گۄڈٕ فون مےٚ ووٚن اَز تھاوٕ ہا بہٕ تۄہہِ آڈَر دِتھ بیٚیہِ ؤنِو تُہۍ تویتہِ پَتہٕ پرٛایِز مطلب ہُتہِ گژھِ نہٕ حظ یِنۍ پَتہٕ برابر تہِ تی یہِ مَہ چھُ تُہۍ مَہ ؤنِو پَتہٕ اَمۍ موٗجوٗب صاف آسنہٕ موٗجوٗب تہٕ تُہۍ ؤنِو پَتہٕ قۭمَتھ تَمی کِنۍ ٹھیٖک حظ چھُ پَتہٕ کۭتِس گژھِ مطلب دۄدٕ کِلوٗ کۭتِس چھُو تُہۍ دِوان اِتھ کَن چھِ یَپٲرۍ دِوان ژَتجِہَن رۄپیَن فوٚٹی ٹوٗوَن گژھِ نہٕ حظ وۄنۍ ژامنہِ کِلوٗ کۭتِس چھُو دِوان آ بَٹَر بَٹَر کۭتِس گژھِ اَکھ کِلوٗ ٹھیٖک حظ چھِ چلو اَدٕ کیٛاہ ٹھیٖک حظ چھِ